مےٚ حظ بہٕ حظ مےٚ ییٚلہِ خانٛدر کوٚرُکھ بہٕ حظ ٲسٕس تَتہِ بڑِ بڑٮ۪ن ہِنٛز کوٗر پتہٕ لجٕس بہٕ ییٚتہِ غریٖب گَرس پتہٕ ٲسۍ حظ ییٚتہِ وارِیاہ غٔریٖبی ٲس تہٕ کٮ۪ژن ؤرین کٔر مےٚ یہِ غٔریٖبی برداش پتہٕ پتہٕ حظ ووٚن مےٚ پنٛنِس مٲلِس ماجہِ بہٕ کیٛاہ کَرٕ مےٚ ٲسۍ تۄتانۍ تِم وارِیاہ مدتھ کَران تِمو دوٚپ تۄہہِ کٔرِو محنت تہٕ تۄہہِ پٔکِو وارِیاہ برونٹھ سۭتۍ پتہٕ حظ دِژ مےٚ تٔمی ماجہِ پنٛنہِ گاو سوے رٔچھٕمۍ پٲجٕم تَمہِ سۭتۍ حظ تٔمۍ سُنٛد دۄد کٕنُم یا سوے دۄد دیتُم گوٗرِس گَرٕ والٮ۪ن ٲسٕس دِوان گوٗرِس ٲسٕس دِوان تہٕ تِمن تِم ٲسۍ دِوان پۄنٛسہٕ اَتہٕ تِمے پونٛسہٕ ٲسٕس بہٕ لاگان شُرٮ۪ن پرنس کرنس سٲرسی سودا ودا ٲسٕس اَنان تٔتھۍ تہٕ بیٚیہِ حظ دِژ اَسہِ ٹٮ۪بہٕ دۄہ رات ٲسۍ کَران أسۍ محنت دۄہس راتس ٲسۍ دِوان ٹٮ۪بہٕ تٔتھۍ پٮ۪ٹھ گُزار اَسہِ تہٕ أسۍ حظ ٲسۍ نَتہٕ ییٚتہِ وارِیاہ غریٖب تہٕ آز حظ چھِ أسۍ وارِیاہ برونٹھ زٔمیٖن دٲری ٲس نہٕ زٔمیٖدٲری ٲسۍ کَران تتھ اوس نیران گاسہٕ سُہ ٲسۍ دِوان گُپنن تتھ ٲس نیران کۄم سُہ ٲسۍ دِوان گُپنن تہٕ تَمی سۭتۍ ٲسۍ اَسہِ گاو دۄد دِوان تٔتھۍ پٮ۪ٹھ کٔر اَسہِ ترقی وارِیاہ وارِیاہ زیادٕ پتہٕ حظ چھِ أ سۍ وٕنکٮ۪نس ٹھیٖک اصٕل بٔسِت مگر کٔر حظ اَسہِ محنت وارِیاہ دشوٕیو بٲژو پرنے شُرۍ تہِ پرنٲے وُکٮ۪نس چھِ شُرۍ تہِ اَسہِ ٹھیٖک وٕنکٮ۪ن چھِ أسۍ پانہٕ تہِ ٹھیٖک وٕنکٮ۪ن چھِ اَسہِ مکان تہِ اصٕل پٲٹھۍ تہٕ ہر کانٛہہ چیٖز چھِ اَسہِ اَصٕل پٲٹھۍ وٲر تہِ چھِ کَرن پانَے پنٛنہِ گَرِ تہٕ ہر کانٛہہ چیٖز زٔمیٖن تہِ چھِ وارِیاہ تتھ سۭتۍ تہِ چھِ أسۍ محنت کران پانہٕ تہِ چھِ کَران مۄزوٗر تہِ چھِ لاگان تتھ تہِ چھِ نیران ؤریس سُمب بتہٕ چھِ نیران آرام سان چھِ کھٮ۪وان مگر سُہ غٔریٖبی نَہ حظ روٗز نہٕ پتہٕ کیٚنٛہہ ییٚلہِ اَسہِ محنت پنٕنۍ کٔر تہٕ اِنشااللہ بیٚیہِ سُہ حظ اوس میانہِ زندگی ہُنٛد بوٚڑ بار فٲصلہٕ یمہٕ سۭتۍ اَسہِ غٔریٖبی ییٚمہِ سۭتۍ اَسہِ سورٕے بدلیو سٲری غریٖبی کٔر دوٗر تمی سۭتۍ